اسلام علیکُم سَر تُہۍ چھِو حظ ٹھیک پٲٹھۍ تُہۍ چھِو ہز اولا پیٚٹھ سَر سَر اَسہِ حظ ٲس اکھ کار ضوٚرَتھ لِفٹ ضوٚرَتھ صُبحَس نَو بجے سَر اَسہِ حظ چھِ سۄ پھرام بَٹمالوٗ ٹہُ یُنورسِٹی آف کشمیٖر حضرَتبَل صُبحَس نو بجے چھِ اَسہِ کار ضوٚرَتھ اَگَر حظ تُہۍ دستِیاب کٔرِو سَر مےٚ سۭتۍ چھِ بیٚیہِ فرٮ۪نٛڈ زٕ اَسہِ چھُ صُبحَس داہ بجے اَکھ پروگرام ایٚٹَنٛڈ کَرُن یُنورسِٹی مَنٛز سَر أسۍ ہیٚکو نہٕ پھرام بَٹمالوٗ ٹہُ سرینَگَر مَطلَب بَٹمالوٗ ٹہُ یُنورسِٹی آف کشمیٖر حضرَتبَل لِفٹ اَرینٛج کٔرِتھ کینٛہہ اَگر حظ تُہۍ اَسہِ کار اَکھ دِیِو آٹو کار یا آٹو دستِیاب کٔرِو أسۍ ہیٚکو پروگرامَس مَنٛز حِصہِ نِتھ اَسہِ چھُ اَتھ پروگرامَس مَنٛز حصہِ نیُن ضوٚروٗری ٹایمَس پیٹھ واتُن پروگرامُک ٹایم چھُ قریب دٕ داہ ٹُہ ساڑٕ داہ أسۍ ٲسۍ یَژھان کہِ تُہۍ کٔرِو لِفٹ اَسہِ خٲطرٕ اَرینٛج نَو ٹُہ ساڑٕ نَو تاکہِ أسۍ ہیٚکو ٹایمَس پیٹھ پروگرامَس مَنٛز حِصہٕ نِتھ سَر مےٚ سۭتۍ چھِ بیٚیہِ فرینٛڈ زٕ اُمید چھِ کہِ تُہۍ کٔرِو اَسہِ خٲطرٕ لِفٹ دستِیاب ٹایمَس پیٹھ تاکہِ مےٚ میانٮ۪ن فرنڈَن اَسہِ یی نہٕ مُشکِلات پیش کینٛہہ پروگرامُک مَنٛز چھُ اَسہِ ضوٚروٗری حِصہِ نیُن کیاز پروگرامُک مَقصَد چھُ دَ بیڈ یُوزِز آف ڈرگ اِن سوسایٹِی یہِ چھِ أسۍ سٲری زانان زِ آزکِس وَقتَس مَنٛز چھِ حَد کھۄتہٕ زیادٕ لُکھ ڈرگس مَنٛز ملوَس یِن یِوان یہِ تہِ آو وٕچھنہٕ پتمٮ۪ن أکِس دۄن ؤریَن مَنٛز زٕ لۄکٕٹۍ شُرۍ جَوان یِم چھِ زیاد رول زیاد حِصہِ نِوان ڈرگس مَنٛز تہٕ پَنٕنۍ زِنٛدگی کَران تَباہ سانہِ امہِ پروگرامُک مَقصَد چھُ یِی زِ لُکَن تام واتہِ ایٚویرنس لُکَن لَگہِ پَتَہہ زِ ڈرگ یُوز کَرٕنۍ کۭتیاہ نۄقصان چھُ اِنسان چھُ پَنُن پان کھیٚوان یہِ پَننِس پانَس چھُنہٕ عیزَت روزان کینٛہہ تہٕ سۭتۍ سۭتۍ چھِ أسۍ پَننِس ماحولَس پیٚٹھ تہِ بُرٕ اَثَر تراوان یِمَے کیٚنٛہہ نۄقصان مَدٕ نَظَر تھٲیِتھ کٕم کٕم مُشکِلات چھِ گَژھان ڈرگو سۭتۍ سٲنۍ سوسایٹی مَنٛز امہِ نسبَت چھُ اَسہِ اکھ پروگرام مُنسقل کَرُن پروگرام اَنجام دیُن یُونوَرسٹی آف کَشمیٖر پھرام مَطلَب داہ بجے قریب قریب داہ ٹُہ ساڑٕ داہ میٲنۍ گُزٲرِش چھِ تۄہہِ یی زِ تُہۍ اَگَر اَسہِ لِفٹ کٔرِو دستِیاب آٹو یا بیٚیہِ کانٛہہ أسۍ ہیٚکو اَتھ پروگرامَس مَنٛز وٲتِتھ نَتہٕ چھُ سون مُشکِل توٚتَس ٹایمَس پیٚٹھ واتُن صُبحَس نَو ٹُہ ساڑٕ نَو کٔرِو تُہۍ اَسہِ لِفٹ دستِیاب یہِ آسہِ تُہُنٛد واریاہ شُکُر گُزار پروگرامُک مَقصَد یُس چھُ تمہِ سۭتۍ ہیٚکہِ پوٗرٕ سوسایٹِی فٲیدٕ میٖلِتھ وٕچھَن والیٚن سۭتۍ سۭتۍ بوزَن والیٚن تہِ تُہُنٛد تہِ چھُ اَتھ مَنٛز سیٚٹھاہ رول اَگَر تُہۍ اَسہِ لِفٹ دِیِو تیٚلہِ ہیٚکو أسۍ پروگرام ایٚٹنٛڈ کٔرِتھ تُہِنٛدی سۭتۍ ہیٚکو أسۍ وَقتَس پیٚٹھ اَتھ پروگرامَس مَنٛز وٲتِتھ تہِ حصہِ نِتھ ییٚمہِ دٔسۍ أسۍ یہِ پروگرام اَنجام دِمو مےٚ چھِ امید زِ تُہۍ اَسیو بوزمٕژ سٲنۍ یہِ کَتھ باتھ تُہۍ کٔرِو اَسہِ وَقتَس پیٚٹھ پَگاہ لِفٹ دستِیاب یہِ آسہِ تُہٕنٛز حَد کھۄتہٕ زیاد مہربٲنی مہربٲنی شُکریہ جِناب